ہیٚلو وعلیکُم سلام وعلیکُم سلام ؤنِو آ اَچھا اَچھا أسۍ کرو کیٚنٛہہ یِمن تہٕ یِمن فون تِم تِم کَرنو تۄہہِ اَتٮ۪ن مطلب دِن تِم کَرن پانَے ٹھیٖک

چلو کیٚنٛہہ چھُنہٕ پَرواے اَدٕ سا أسۍ کَرو بیٛاکھ کٲم اَدٕ سا اَدٕ سا پَرواے چھُنہٕ کیٚنٛہہ

اَچھا اَچھا بیٚیہِ کیٚنٛہہ چھُنہٕ پَرواے تہٕ أسۍ وَنو تِمن تہٕ تِم کَرنو تۄہہِ فون تہٕ تِم یِنۍ تہٕ تِم دِنۍ نَظر آ اَدٕ اَچھا اَچھا تہٕ پَرواے چھُنہٕ کیٚنٛہہ تہٕ تِم یِنۍ تِم دِنۍ نَظر تِم وُچھن کیٛاہ دٔلیل کیٛاہ چھےٚ تہٕ اَگر نۄقصان باسٮ۪و تہٕ تِم کَرن سورُے تٔتھٕے کَرن یہِ فِٹ پاورَس سۭتۍ ییٚلہِ تۄہہِ دِمو نا نظر پاورَس سۭتۍ دِنۍ نظر تِم آ آ تَتھ تہِ دِنۍ تِم نَظر تِم کَرن تِم اَنَن ٹیٖم والٮ۪ن تِم کَرن فون تِمن تِم پیٛاوٕناوَن تِم دٮ۪وٕناون تِمن نظر وظر پَرواے چھُنہٕ کیٚنٛہہ أکہِ أسۍ کَرو وُنی تِمن فون آ

پوٚز ہَے چھُ اَدٕ کیٛاہ کَتہِ ہٮ۪کہِ اِنسان کٔرِتھ ؤنکٮ۪س چھُ مان ژٕ واریاہ نۄقصان مُشکِل گَژھان اَچھا اَچھا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہُنٛد پرٛابلِم تہِ گژھِ ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے آ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے یہِ کیٛاہ أسۍ کَرو ؤنی تِمن فون تِم دِنۍ تِمن مسیج تۄہہِ یِنو ٹیٖم تَتھ دِنو تِم نَظر کیٛاہ دٔلیٖل کیٛاہ چھُ گوٚمُت اَتہِ آ کیٚنٛہہ چھُنہٕ پَرواے یہِ کہِ أسۍ کرو ؤنی فون تُہۍ مہٕ بامبریٚو کیٚنٛہہ أسۍ دٮ۪وٕناوَو نَظر تِم واتن پَگاہ کٲلۍکٮ۪تھ تانۍ واتن تِم توٚتن تُہۍ مہٕ ہیٚیِو ٹٮ۪نشن کیٚنٛہہ پَرواے چھُنہٕ کیٚنٛہہ سورُے گَژھِ ٹھیٖک اَچھا اَچھا اَچھا أسۍ وَنہو تَمہِ وِزِ اَدٕ حظ اَدٕ حظ أسۍ وَنہو تَمہِ وِزِ کیٚنٛہہ چھُنہٕ پَرواے اَہَن حظ آ ضروٗری ہَے چھُ پوٚز تہِ چھُ اَدٕ کیٛاہ ضروٗری تےَ چھُ یُن آ پوٚز ہے چھُ ہُکہِ حٔقیٖقت چھُ اَدٕ سا کیٚنٛہہ چھُنہٕ پَرواے تُہۍ أسۍ دِمو تِمن اِنفارمیشن اَدٕ سا اَدٕ سا پوٚزَے چھُ نۄقصان گَژھُن چھُناہ مُشکِل اَدٕ سا بیٚہہ خدایَس حَوال